سانہِ وِلیج منٛز چھِ واریاہ زیادٕ ڈایبِٹِکس پیشَنٹ اَمِکۍ ہوم ریٚمِڈیٖز چھِ یُس اَسۍ گَرِ اِستعمال چھِ کَران پَتہٕ دِوان یِمَن ڈایبِٹِکس پیشَنٹ چھِ اَکھ چھِ ٹٮ۪ٹھوَن یُس أسۍ راتَس چھِ تھاوان پاکٕوُن صُبحَس چھِ پَتہٕ أسۍ خٲلی میٛادٕ چٮ۪وان سُہ سُہ ہٮ۪کو أسۍ دۄہَس دۄیہِ ترٛیٚیہِ لَٹہِ تہِ چٮ۪تھ بیٛاکھ چھِ وَنان تَتھ چھِ وَنان برٛمجِہ ۂٹھ سُہ تہِ چھِ أسۍ پاکوان تَمیُک آب تہِ چھِ ہٮ۪کان أسۍ چیٚتھ بیٛاکھ چھِ زیُر زِیُر تہٕ دالچیٖن تمییُک تہِ سُہ تہِ چھِ ہٮ۪کان أسۍ وَزوِتھ ترٲیِتھ تہٕ چیٚتھ تَمیُک شیٖرٕ چیٚتھ بیٛاکھ چھِ اٮ۪لو ویرا یِم ہمدَرد وَغیر ہمدَرد وَغیرہ یِم دَوا چھِ ڈایبِٹِکس پیشَنٹَن خٲطرٕ سُہ تہِ چھِ ہٮ۪کان أسۍ استعمال کٔرِتھ